مےٚ اوٚن اکھ اِیررِنٛگ گاندربل مارکیٚٹ منٛز سِلورُک سُہ اوس واریاہ زیادٕ اَصٕل تَتھ گٔے نہٕ شاین وغیرہ تہِ کَم کِہینۍ بہٕ ییٚلہِ ہٕ چھَس سُہ دُہوے لاگان لیکِن سُہ چھُ واریاہ زیادٕ اَصٕل واریاہ زیادٕ اَصٕل سُہ چھُ واریاہ زیادٕ اَصٕل برینڈُک اِیررِنٛگ مےٚ چھِ تمِکۍ سٲری تعٲریٖف کَران ژےٚ کَتہِ چھُ اوٚنمُت یہِ اِیررِنٛگ سُہ چھُ سَستہٕ تہِ واریاہ زیادٕ تہٕ سُہ چھُ شاین ماین تہِ دِوان اَصٕل پٲٹھۍ تَتھ گٔے نہٕ وٕنہِ تہِ شاین خراب کِہیٖنۍ